آ تم کینٛہہ آٹِسٹ چھِ یِم پِرٛزٔرٕو چھِ کَران سون آٹ جیسے کہِ کانٛگٕرِ وونِنٛگ وٲلۍ چھِ یہِ ہَسا یہِ واریاہ زیادٕ رٕژ کانٛگرِ وونان تہٕ تِم چھِ اَسہِ سون آٹ کَران پِرٛزٲرٕو تہٕ یا یِم شال چھِ وَنان یا یِتھ پٲٹھۍ بۄپھ شال چھِ یا کَنہِ شال چھِ دَپان اَکھ چیٖز چھِ دَپان اَگَر بپ شال أکِس واجہِ منٛز ترٛاوُن سُہ چھُ تانۍ واجہِ مٔنٛزۍ تہِ نیران یا پینٹَر چھِ کینٛہہ کٔشیٖرِ ہِنٛدۍ یِم زَن پینٛٹِنٛگ چھِ کَران سون کَلچَر یا کٔشیٖر ہُنٛد نقاش چھُ کَران پینٹ کٔشیٖر ہُنٛد نقاش چھُ بَناوُن تِم چھِ سون کَلچَر پِرٛزٔرٕو کَران